ہٮ۪لو السلام علیکُم بہٕ حظ چھُس عبدالحمیٖد حظ مےٚ حظ اوس اہن حظ اہن حظ مےٚ حظ اوس تھوڑا تکلیف حظ روزان اَتھ کَمرَس حظ مےٚ حظ گٔے اَتھ مےٚ حظ گٔے اَتھ تقریٖباً زٕ ؤری حظ نہ حظ نَہ نَہ نَہ کُنۍ ساتَن حظ کھٮ۪وان دَگہِ اگر زیادٕ پَہَن دَگ تیزِ شامنَس شامنَس حظ زیادٕ پَہَن حظ باسان شام اہن حظ آ اٮ۪کس رے حظ کٔرۍ اَسہِ اَمہِ برٛونٛہہ تَمہِ حظ ہوٚو مگر تَمہِ ویٖزٮ۪ن نارمَل تِمو حظ دوٚپ دوٚپُکھ تۄہہِ چھُو نہٕ اَتھ دَوا کھیوٚن کِہیٖنۍ اہن حظ اہن حظ مگر فرق نہٕ حظ چھِنہٕ مےٚ باسان اَتھ کِہیٖنۍ اہن حظ نہ حظ

بِلکُل حظ بِلکُل بِلکُل

چھِ کیٛاہ آ تھوڑا چھِ وَتھنہٕ وَتھنہٕ بیٚہنہٕ ویٖزٮ۪ن چھِ مےٚ تھوڑا پرٛابلِم آسان مطلب ییٚمۍ ساتَن بہٕ بیٚہمہٕ بیٚہنہٕ پَتہٕ چھِ مےٚ تھوٚد وَتھُن تھوڑا مُشکِل گژھان ییٚمۍ ساتَن بہٕ تھوٚد ؤتھِتھ آسہٕ تھوٚد وَتھنہٕ پَتَن مطلب بِہُن آسہِ تَمہِ ویٖزٮ۪ن تہِ مُشکِل اَتھ دٔچھنہِ سایڈٕ اَمہِ اَمہِ کَمرٕچ دَگ چھِ مےٚ شایَد مےٚ باسان دٔچھنہِ سایڈٕچ زنٛگہِ تہِ وَسان حظ

آ اَمہِ اَمہِ کُے یوت حظ اَمہِ کُے اَمہِ کُے کَمرس چھِ تھوڑا پرٛابلِم یُہوٚے اَمچی زنگہِ ہِنٛز بیٚیہِ حظ چھِ مےٚ باسان یِم اوٚنٛگجہِ چھِنہٕ حظ اوٚنٛگجہِ اوٚنٛگجَن حظ چھِ مےٚ آ اوٚنٛگجَن حظ چھِ مےٚ آسان تھوڑا تھوڑا سُہ دَگ تھوڑا تھوڑا دَگ ہِش ٹھیٖک حظ جناب آد کیٛاہ السلام علیکُم حظ